سٲنِس گَرَس مَنٛز ٲس اکہ دۄہ اکھ فنگشَن ییٚمہِ سۭتۍ زِ مےٚ پَنُن گَرٕ کوٚر پانے ڈیٚکُریٹ باے ہینٛڈ أنۍ مےٚ کینٛہہ پیپَر یِم مےٚ ژٔٹۍ یمن کوٚر مےٚ مَنٛزٕ مَنٛزٕ کَٹ تھوڑا تھوڑا پَتہٕ لوٚم مَکھ ہیوٚر کُن ییٚمہِ سۭتۍ تِم واریاہ ڈِزاین دار ڈیٚکُریٹ بَنے پَتہٕ لَگٲیم پَننِس گَرَس ییٚمہِ سۭتۍ سُہ واریاہ زیادٕ سَجو بہٕ گٔیَس واریاہ زیادٕ خۄش پانٕہ تہِ بیٚیہِ میٲنۍ گَر وٲلۍ تہِ گٔے واریاہ زیادٕ خۄش تہٕ مےٚ چھُ یُتھ آرٹ مےٚ بَنوٚو پَنُن گَرٕ پانے ڈیٚکُریٹ اسہِ پیوٚو نہٕ کٲنٛسہِ کانٛہہ پونٛسہٕ دیُن اگر باقے لُکھ تہِ یِتھے کنۍ کَریٚن پَنُن آرٹ ایٚکسپوز شاید چھُ کانٛہہ پونٛسہٕ ما بَچہِ